ہِندوستان ٹایمٕز دَ ہِندوٗ اٮ۪کٕسپرٛس گریٹر کَشمیٖر عظمیٰ ساروِیو کھۄتہٕ پَسنٛدیٖدہ کالم چھُ میون سُہ چھُ ہٮ۪ڈلاین یُس پٮ۪ٹھ کَنۍ چھُ آسا گۄڈُنِکُے کالم